بہٕ چھُس جموں کشمیٖرکِس گانٛدربل علاقس منٛز روزان یِتھ کٔنۍ زنہٕ دوٚیِمٮ۪ن جاین آبہٕ ہَوا چھِ بدلان تِتھَے کٔنۍ چھُ یَتھ علاقس منٛز تہِ آبہٕ ہوا بدلان یِتھ کٔنہِ اگر أسۍ کَتھ کَرو رٮ۪تہٕ کالِچ رٮ۪تہٕ کالہِ چھِ ییٚتہِ وارِیاہ زیادٕ گرم آسان یَتھ منٛز کٲشِرۍ زن کتھ کَرو أسۍ کٲشِرۍ چھِ وارِیاہ کَم پَلَو لاگان اگر تِتھَے کٔنۍ أسۍ کتھ کَرو ونٛدٕچ ونٛدس منٛز چھِ شیٖن پٮ۪ن کہِ وجہ سۭتۍ وارِیاہ زیادٕ پَلَو پٮ۪وان لاگٕنۍ تہٕ کٲشِرۍ چھِ کانٛگرِ تَپان تِتھَے کٔنۍ یُتھٕے روٗد چھِ پٮ۪وان نَہ چھِ زیادٕ گرم گَژھان تہٕ نَہ چھِ زیادٕ تۭر لَگان وَنہِ زن اگر أسۍ یَتھ زن آٹم چھِ وَنان آٹم چھِ اکھ قٕسٕم موسمُک یَتھ منٛز کُلٮ۪ن ہُنٛد پَن چھُ ؤسِتھ پٮ۪وان یِتھَے کٔنۍ رٮ۪تہٕ کالِچ کتھ کَرو رٮ۪تہٕ کٲلِس منٛز چھُ وارِیاہ زیادٕ گرم گَژھان ییٚمہِ کہِ وَجہ سۭتۍ اِنسان چھُ سرٛان تہٕ سرٛان کَران تہٕ یُتھٕے نومبر ڈٮ۪سمبر واتان چھُ تہٕ تھوڑا تھوڑا چھِ تۭر لگٕنۍ سِٹاٹ گَژھان ییٚمہِ کہِ وجہ سۭتۍ ونٛدس منٛز چھَنہٕ کٲشِرۍ یا یَتھ علاقس منٛز بہٕ روزان چھُس اَمہِ علاقٕکۍ نفر نیٚبرِم کٲم ہٮ۪کان اصٕل پٲٹھۍ کٔرِتھ کیٚنٛہہ ونٛدس منٛز شیٖن پٮ۪نہٕ کہِ وجہ سۭتۍ چھِ یَتھ علاقس منٛز آب و ہوا وارِیاہ سرٕد گَژھان تہٕ ییٚمہِ علاقٮ۪ن خلقن چھِ پٮ۪وان واریاہ مُشکِلن سامنہٕ کَرُن مگر یُتھٕے مارٕچ یا اپریل ہیوٗ واتان چھُ تہٕ وٕشنیر چھُ پھیران سٲری چھِ پن پنُن کٲم کار کرنٕچ تیٲری کَران تِتھَے کٔنۍ پرٛٮ۪تھ کُنہِ موسمس چھِ پنُن پنُن اکھ فٲیدٕ ونٛدس منٛز چھِ زیادٕ تر اِنسان انٛدرٕ کَنے بیٚہوان تہٕ وٕشنیر کَران یُتھٕے رٮ۪تہٕ کول واتان چھُ تِتھَے کٔنۍ چھِ میٛانہِ علاقٕکۍ تہِ خلق نٮ۪بر نیران تہٕ پنٕںۍ کٲم کرنٕچ سُہ کٲم کَرُن شروع ہٮ۪وان کَرُن اگر أسۍ کتھ کَرو رٮ۪تہٕ کالِچ رٮ۪تہٕ کٲلِس کٲشرٮ۪ن چھِ ہمیشہٕ رٮ۪تہٕ کول باسان ونٛدٕ نِش اصٕل تِکیٛازِ رٮ۪تہٕ کٲلِس منٛز یوٚدوَے گَرم چھُ زیادٕ آسان مگر کٲم کرنس چھِ تیُتھٕے مزٕ یِوان